سٲنِس سکوٗلَس مَنٛز ٲس یوان ہِسٹرٛی پرناونہٕ یۄس زن واریاہ تہِ کیٚنٛہہ أہم ٲس سانہِ خٲطرٕ بہٕ چھیٚس بہٕ ٲسس واریاہ ہِسٹرٛی لایک کران یہِ بہٕ چھَس وُنہِ تہِ پَتہٕ کوٚر مےٚ ٹیٚنتھہٕ پٮ۪ٹھ ہِسٹرٛی چینٛج بہٕ چھیٚس وۄنۍ ہِسٹرٛی پَران پٔرسٕنلی بیٚیہِ یۄس زن ہِسٹرٛی چھِ یہِ چھِ اسہِ مَدَد کران یۄس زَن اولڈٕ جنریشن ٲس تتھ متعلق ٲس یہِ ونان اسہِ ٲس یہِ پَتہٕ اسہِ پَزِ مطلب اسہِ کیٛاہ چھُ پرٛیٚزنٛٹ جَنریشنہِ مَنٛز کَرُن تہٕ اسہِ کیٛاہ چھُ کَرُن نِو جنریشنہِ مَنٛز ہِسٹرٛی مَنٛز آیاو چِپکو مومیٚنٛٹ آیاو سالٹہٕ مارٕچ آیاو لیٚکھنہٕ چپکو مارٕچ آیاو ٹیٚنتھہٕ پَتہٕ چھِ اسہِ واریاہ نوٛالیج میلان چپکو مومیٚنٹَس متعلق سالٹہٕ مارچَس متعلق جیٚلیانہ والا باغَس متعلق